واٹَر پاک و صاف کَرنہٕ خٲطرٕ چھِ أسۍ واریاہ طریٖقہٕ استعمال کَران گۄڈنیُک گوٚو أسۍ چھِ گۄڈنٮ۪تھ کِہرِیُک ترٛیش استعمال کَران تَتہِ پٮ۪ٹھ چھِ أسۍ پَتہٕ فِلٹَرَس منٛز ترٛیش کَڑان تَمہِ پَتہٕ چھِ أسۍ پَتہٕ کٲم کَران تھاوان کَترِیوٗ بانَن منٛز تَمہِ سۭتۍ چھِ اَتھ سٲری کٮ۪مِکَلٕز تہٕ ٹاکزِک یِم تہِ ٹاکزِک مِنرَلٕز چھِ یا ٹا یِم ٹاکزِک اٮ۪لمٮ۪نٛٹٕز چھِ تِم چھِ ختم گژھان بیٚیہِ چھِ أسۍ واٹَر پیوٗرِفاے کُنہِ ساتہٕ کَرنہٕ خٲطرٕ أسۍ آب بویِل کَران یا چھِ فِرٛجَس منٛز زیادٕ تھاوان تَمہِ سۭتۍ چھِنہٕ اَتھ بٮ۪کٹیٖریا وٮ۪کٹیٖریا اِمپیکٹ اَثر کَران زیادٕ کینٛہہ